ویسے حظ چھَس نہٕ بہٕ دوٗر کُنہِ جایہِ ٹرٛاوٕل وُنیُکتام کوٚرمُت کِہیٖنٛۍ تہِ نہٕ دُنیاہکِس کُنہِ کوٗنس منٛز چھِنہٕ مےٚ وُنیُکتام ٹرٛاوٕل کوٚرمُت کِہیٖنٛۍ تہِ نہٕ وُنہِ گوٚو وۄنۍ چھُ مےٚ شوق حظ چھُ مےٚ واریاہ زیادٕ مےٚ حظ چھُو سعوٗدی عرَب گَژھنُک کیٛازکہِ سعوٗدی عرَب چھُ اکھ چھِ تَتہِ مطلب آ یِم حظ تَتہِ چھِنہٕ کانٛہہ بیکار بِہِتھ کِہیٖنٛۍ تہِ نہٕ تَتہِ چھِ سٲری جاب کَران پرٛایویٹٕے نہٕ صحیح تہٕ مگر کَران چھِ تَتہِ چھِ سٲری تَتہِ چھِنہٕ وَنکھ لۅکٕٹۍ شُرۍ تَتہِ چھِ بِہِتھ آسان کیٚنٛہہ مےٚ چھُ بوٗزمُت بہٕ چھَس وُنکٮ۪ن کَشمیٖرَس منٛز مےٚ چھِ شوق واریاہ زیادٕ سعوٗدی عرب گژھُن کیٛازِ مےٚ شوقہٕ بہٕ تہِ گژھٕ تَتہِ کیٚنٛہہ جاب کَرٕنۍ بہٕ تہِ گژھٕ پۅنٛسہٕ زینٕنۍ بہٕ تہِ گژھٕ بیٚیہِ حظ چھِ تَتہِ اِنٹرٛسٹِنٛگ فیکٹ میٛون اَکھ تتہِ حظ چھِ رِیالن منٛز پۅنٛسہٕ آسان تَتہِ چھِنہٕ ہُتھٕ کٔنٮ۪ن کِہیٖنۍ تہِ نہٕ مےٚ دِژ دَہ رۄپیہِ مےٚ دِ دَہ وُہ رۄپیہِ تَتہِ چھُ ہُتھ کٕنن یہِ مےٚ حظ چھُ واریاہ زیادٕ شوق سعوٗدی عرب گژھنُکھ بہٕ حظ چھَس وَنان اگر بہٕ گژھٕ سعوٗدی عرب بہٕ گژھٕ یہِ بہٕ چھ اگر بہٕ کُنہِ جایہِ گژھٕ مطلب سٲنۍ گَرٕکۍ وَنان کُنہِ ساتہٕ بہٕ چھَس دَپان مےٚ نِیِو سعودی عرب بہٕ کرٕ ویٖزا تہِ بہٕ کَرٕ پاسپورٹ تہِ بہٕ گژھِٕ سعوٗی عرب مےٚ چھُ واریاہ زیادٕ سعوٗدی عربُک شوق واریاہ زیادٕ حظ واریاہ زیادٕ کیٛازِکہِ بہٕ چھَس نہٕ یَژھان بیکار بِہِنۍ کِہیٖنٛۍ تہِ نہٕ سعوٗدی عربَس چھُنہٕ کٕہٕنٛۍ وُنیُکتامَتھ بیکار بیٛوٗٹھمُت کِہیٖنٛۍ تہِ نہٕ تَتہِ چھِ واریاہ زیادٕ ؤرکِنٛگ پُلیسٕز تتہِ حظ چھِ ہَسپَتال تَتہِ حظ چھِ ڈینٹَل سیٚکشَن حظ چھُ مےٚ بوٗزمُت تَتیُک تَتیُک ڈینٹَل سیٚکشَن چھِ واریاہ زیادٕ چَلان نٔرسِنٛگ سیٚکشَن چھِ تَتیُک واریاہ زیادٕ چَلان یا یِم حظ تَتہِ یِم چھِ آسان باوَرچیٖز مطلب ہوٹلَن منٛز حظ چھِ آسان کھیٚون بَناونٕکۍ تِم تِمن تہِ چھِ واریاہ زیادٕ اَصٕل آسان بہٕ چھَس نہٕ وَنان کِہیٖنۍ تہِ نہٕ مےٚ چھِ تیٚلہِ کَرنی گژھُن کِہیٖنٛۍ تہٕ نہٕ مگر بہٕ چھَس وَنان واریاہ زیادٕ مطلب مےٚ تہِ چھِ کیٚنٛہہ ٹیل۪نٛٹہٕ بہٕ چھَس ونان بہٕ تہِ گژھٕ بہٕ تہِ ہاوہا تِم ٹیلٮ۪نٛٹ تَتہِ مےٚ تہِ گژھِ اَصٕل پیمٮ۪نٛٹ روزنۍ مےٚ تہِ گژھِ مطلب میٛون تہِ ناو گژھَن سٲری وَنٕنۍ نَسا یہِ ہَسا چھِ ہُمہِ جایہِ پؠٹھ آمٕژ بیٚیہِ چھِ سٲنِس تَتہِ مدیٖنہ مَکاحے مٔدیٖنہ مےٚ چھُ شوق واریاہ زیادٕ تور گَژھُن تَمہِ موٗجوٗب پنٕنِس مٲلِس ماجہِ ہُنٛد خاب چھُ کَرُن پوٗرٕ مےٚ چھُ مو اِنشاء اللہ اِنشاء اللہ چھُ مےٚ شوق مطلب بہٕ گَژھٕ پنٕنِس مٲلِس ماجہِ تور واتناوٕنۍ